سٲنِس علاقَس منٛز چھِ واریاہ کامہِ گَژھان یِم أسۍ اَتھٕ سۭتۍ یِم کامہِ چھِ کَران بَناوان چھِ واریاہ چیٖز آرِ کٲم چھِ کَران یُس آرِ کٲم تَمہِ سۭتۍ چھِ أسۍ یِمن پَلوَن شال چھِ بَناوان آرِ کامہِ شال تَتھ پَن چھِ لاگان تہٕ بَناوان چھِ سٕژنہِ کٲم چھِ کَران پَشمیٖن چھِ یہِ کٲم کَران زیادٕ پَہمَتھ چھِ پَشمیٖن کٲم چَلان یَپٲرٮ۪ن پَشمیٖن سۭتۍ چھِ أسۍ بٔڑۍ بٔڑۍ شال چھِ أسۍ بَنان تمہِ سۭتۍ ییٚمہِ سۭتۍ واریاہ تمہِ فٲیدٕ چھِ اَسہِ واتان تمہِ سۭتۍ واریاہ پۄنٛسہٕ چھِ ہٮ۪کان أسۍ تمہِ سۭتۍ زیٖنِتھ پَنٕنۍ گَرٕ چھِ ہٮ۪کان تِمو سۭتٮ۪ن چَلٲیِتھ پَشمیٖن کٲم چھِ ییٚتہِ واریاہ مَشہوٗر تمہِ بَغٲر چھِ قٲلیٖن کٲم قٲلیٖن کٲم چھِ واریاہ یہِ چھِ یِم پَتہٕ کالہِ پٮ۪ٹھَے أسۍ یِم کامہِ یِوان ییٚتہِ کَرنہٕ تہٕ کٲلیٖن کامِس منٛز چھِ أسۍ یہِ قٲلیٖن بَناوان تہٕ پَتہٕ چھِ تٕمہٕ کُنان تِمَن اَصٕل یہِ چھِ مِلان تِم ییٚلہِ أسۍ قٲلیٖن چھِ بَناوان پَتہٕ چھِ تَمیُک اَصٕل یِم چھِ مِلان تَتھ تورٕ دام چھِ اَسہِ مِلان تورٕ تَتھ پونٛسہٕ چھِ اَسہِ مِلان تَمہِ سۭتۍ چھِ أسۍ پَنٕنۍ گرٕ ہٮ۪کان پَکنٲیِتھ قٲلیٖن کٲم یِم چھِ آمژٕ پَتہٕ پٮ۪ٹھ ییٚتہِ کران پَشمیٖن کٲم آرِ کٲم سٕژنہِ کٲم یا پٮ۪پَر مٲشی چھِ کَران پٮ۪پَر مٲشی تہِ چھِ پَتہٕ کالہِ پٮ۪ٹھَے أسۍ یِم کَران نَقشہٕ بَناوان چیٖزَن پَتہٕ تھاوان پَنٛنیو واریاہ چیٖز پیپَر مٲشی منٛز بَناوان پَتہٕ سَجاوان پَنٕنۍ گَرٕ تِمو سۭتۍ واریاہ نَقشہِ کَڑان یِمَن یِمَن چیٖزَن کَڑان نَقشہٕ تہٕ پَتہٕ سَجاوان پَنٕنۍ گَرٕ واریاہ واریاہ اَصٕل اَصٕل خۄشوٕنۍ چیٖز بَناوان پٮ۪پَر مٲشی سۭتۍ تہٕ اَمہِ بَغٲر تہِ چھِ اَتھٕ سۭتۍ واریاہ کامہِ یِوان کَرنہٕ ییٚمہِ ساتَن أسۍ یِم ہیٚچھان پَتہٕ چھِ أسۍ اَمہِ سۭتۍ باقٕے تہِ ہیٚچھناوان یِمَن نہٕ تَگان چھُ تِم تہِ چھِ ہیٚچھان ؤری کِس ییٚمہِ ساتَن موزوٗر چھِ گژھان موٚزوٗرۍ وَنہِ وَنٛدٕ چھُ واتان ییٚتہِ وَنٛدَس مَنٛز چھِ آسان پَتہٕ تۭر چھِ آسان شیٖن چھُ پٮ۪وان پَتہٕ چھِنہٕ ہٮ۪کان اورٕ یورٕ کامہِ گٔژھِتھ کیٚنٛہہ پَتہٕ چھِ تِمَن دۄہَن یِہَے کٲم اَتھٕ کٲم یِوان أسۍ اَتھ سۭتۍ چھِ أسۍ کٲم یہِ چھِ اَسہِ بَکار یِوان زیادٕ پَہمَتھ تہٕ پَتہٕ چھِ آسان وَنٛدَس مَنٛز گَرِ أنٛدرٕ کَنۍ بِہِتھ کَران یِمَے کامہِ پَنٕنۍ رۄپیہِ دَہ زٮ۪نان وَنٛدَس مَنٛز ییٚلہِ شیٖن باقٕے کامہِ ہٮ۪کو نہٕ کٔرِتھ یہِ کٲم چھِ أسۍ ہٮ۪کان پَتہٕ گَرِ بِہِتھ أنٛدرٕ کَنۍ آرام سان اَتھٕ کٲم کٔرِتھ پَشمیٖن کٲم چھِ کَران قٲلیٖن کٲم چھِ آرِ کٲم سٕژنہِ کٲم چھِ کَران تٕمَن سۭتۍ تہِ اَتھٕ سۭتۍ چھِ أسۍ پانہٕ شال بَناوان وَنٛدَس چھِ أسۍ زیادٕ پَہمَتھ یہِ کٲم کَران تہٕ اَمہِ پَتہٕ آسان پَنٕنۍ باقٕے گَرِکۍ تہِ یا ہیٚچھان پَتہٕ تِم آز ییٚمِس تَگان سُہ تہِ ہیٚچھ یا باقٕے تہِ یِوان ہیٚچھنہِ کانٛہہ ہمساے آسہِ کانٛہہ یہِ آسہِ رِشد دار آسہِ سُہ تہِ چھِ وۄنۍ یِم کامہِ ہیٚچھنہِ تہٕ امہِ امہِ سۭتۍ چھِ یہِ برٛونٛہہ کُن برٛونٛہہ کُن پَکان پَتہٕ پٮ۪ٹھَے چھِ آمٕژ یِم کامہِ یَتھ منٛز سٲنِس یَتھ مَنٛز عَلاقَس مَنٛز کَرنہٕ تہٕ وٕنِس تانۍ چھِ کَران تہٕ کَران روزو تہِ تِکیٛازِ اَمہِ سۭتۍ چھُ واریاہ فٲیدٕ واتان رۄپیہِ دَہ چھِ زٮ۪نان پَتہٕ چھِ ہٮ۪کان پَنُن گَرٕ چَلٲیِتھ پَنُن یہِ واریاہ اَصٕل چھِ یہِ کٲم واریاہ قٲلیٖن کٲم چھےٚ یہِ چھِ آمٕژ گۄڈٕ پٮ۪ٹھَے ییٚتہِ تہٕ امہِ سۭتۍ قٲلیٖن چھِ بَناوان پَتہٕ لاگہِ توتہِ رٮ۪تھ کھَنٛڈ ییٚلہِ اَصٕل پٲٹھۍ بیٚہمو قٲلیٖن مکلہِ رٮ۪تَس منٛز مَکلہِ قٲلیٖن تہٕ پَتہٕ چھِ واریاہ اَصٕل مِلان تَتھ تورٕ پۄنٛسہٕ مِلان اِتھَے کٔنۍ چھِ پَشمیٖن کٲم یۄس یہِ چھِ پَشمیٖن کٲم تہِ چھِ پَتہٕ پٮ۪ٹھٕے آمٕژ کَرنہٕ تہٕ کَران چھِ اَمہِ سۭتۍ چھُ اَتھ تہِ چھُ واریاہ زٕ نَفَر ترٛےٚ نَفَر تہِ ژور نَفَر تہِ ہٮ۪کو أسۍ پَشمیٖن شالَس بِہِتھ تَیار کٔرِتھ پَشمیٖن شال تہٕ واریاہ اَتھٕ کامہِ چھِ ییٚتہِ ییٚمہِ سۭتۍ یَتھ منٛز سٲنِس علاقَس منٛز واریاہ کامہِ چھِ وٕنکٮ۪ن کہِ آز تہِ چھِ أسۍ بیٚہوان یِمَن یِم اَتھٕ کامہِ یِم کَران چھِ أسۍ پَنُن خٲطرٕ اگر پَنٛنٮ۪ن پَلوَن تہِ آسہِ اَسہِ کٲم کَرٕنۍ اَتھ سۭتۍ سَجاوُن اَسہِ پَنٕنۍ پَلَو تہِ سٕژنہِ کٲم ہٮ۪کو کٔرِتھ آرِ کٲم چھِ کَران پھِراق یَزارَن پھٮ۪رنَن چھِ کَران سَجاوان چھِ واریاہ واریاہ نَقشہِ چھِ کَڑان تٕمو ییٚمہِ ساتَن أسۍ یہِ کٲم چھِ اَتھٕ کٲم چھِ پَنٮ۪ن یِمَن کَران یہِ کھو ییٚلہِ پنٛنِس اَتھَس منٛز قصٕب آسان چھُ پَتہٕ چھِ ہٮ۪کان کیٚنٛہہ تہِ کٔرِتھ پنٛنِس یِمَن شال یہِ وَنٛدَس خٲطرٕ موٹۍ شال تِمَن تہِ چھِ کَران پھٮ۪رَن چھِ لاگان أسۍ وَنٛدَس تِم تہِ چھِ سَجاوان تِمَن تہِ چھِ کَران واریاہ واریاہ نَقشہِ کَڑان آرِ کٲم چھِ کَران پھٮ۪رَنن سٕژنہِ کٲم چھِ کَران پھٮ۪رنَن تہٕ پَشمیٖن سۭتۍ چھِ أسۍ پَشمیٖن شال بَناوان یُس ؤنکٮ۪نَس واریاہ یَتھ پۄنٛسہٕ چھِ یِوان تَتھ پَشمیٖن شالَس چھُ یِوان واریاہ پونٛسہٕ وٕنکٮ۪نَس یُس آز یَتھ منٛز زیادٕ پَہمَتھ چَلان چھِ ییٚتہِ یُس زیادٕ پَشمیٖن شال آز زیادٕ پَہمَتھ چھُ چَلان تَتھ منٛز چھِ پٮ۪وان واریاہ پَن چھِ پٮ۪وان واریاہ قٕسمو پانہٕ چھِ پٮ۪وان تَتھ لاگٕنۍ اَصٕل نَقشہِ پٮ۪وان تَتھ کَڑُن خۄش چھُ گَژھان تِم چھِ آز واریاہ چَلان زیادٕ پَہمَتھ